ییٚلہِ اَکھ بَچہٕ چھُ زٮ۪وان سٲنِس ایرِیاہَس منٛز أسۍ چھِ تٔمۍ سٕنٛدۍ خٲطرٕ واریاہ چیٖز مَیسّر تھاوان گۄڈٕنیُک چیٖز گوٚو تٔمۍ سُنٛد پَلَو پوشاک یُس چھُ سردی گژھِ نہٕ لَگٕنۍ تِکیٛازِ یَتھ سٲنِس اِ علاقَس منٛز چھِ زیادٕ تَر آسان سردی تَتہِ پٮ۪ٹھ چھِ أسۍ کران کٲم اَکھ گوٚو پَلَو پوشاکُک بیٚیہِ چھِ تٔمِس أسۍ دۄدُک خیال تھاوان تٔمِس چھِ ماجہِ ہُنٛدٕے دۄد یِوان زیادٕ کرنہٕ أسۍ دِوان گٲو دۄد چھِنہٕ أسۍ زیادٕ کران پٮ۪فَر نہ چھِ أسۍ کران یُس نٮ۪برِم دۄد آسہِ دُکانُک سُہ تہِ چھِنہٕ أسۍ زیادٕ أمِس دِوان کیٚنہہ ماجہِ ہُنٛد دۄد پَلَو پوشاک بیٚیہِ وُشنیر بیٚیہِ تَتھ برعقس چھِنہٕ زیادٕ تَر أسۍ تٔمِس خیال تھاوان راتھ کیُت وَدنَس یٔڈ دود گژھِ نہٕ کَرُن دود گژھِ نہٕ کَرُن اگر دود کوٚرُن تہٕ جلدی چھِن ڈاکٹرَس نِش نِوان بیٚیہِ چھُ بَچہٕ سُنٛد خیال یِوان یَتھ طریٖٮقَس منٛز تھاونہٕ کہِ سُہ چھِن أسۍ زیادٕ تَر اکیلا ترٛاوان کیٚنہہ تٔمِس چھُ پٮ۪وان ماجہٕ ہٕنٛز ضٔروٗری تَتٮ۪ن سۭتۍ روزُن کُنہِ ساتہٕ ہیٚکہِ دَم گٔژھِتھ مَرنُک چھُ خطرٕ پَلَو ہٮ۪کہِ پٮ۪ٹھٕ روٗزِتھ تَمیُک چھُ خطرٕ یا بَچہٕ یُس تہِ چھُ تٔمِس چھِ ڈرٛاپٕس أسۍ ترٛاوان وٮ۪کسیٖن چھِ یِوان کرنہٕ آز لۄکٹہِ پٮ۪ٹھَے تاکہِ یہِ روزِ بوٚڈ گٔژھِتھ بٮ۪ماریو نِش پاک بیٚیہِ چھِ باقٕے باقٕے چیٖز دوا آسہِ دود آسہِ کُنہِ ساتہٕ دوا چھُ اَنَن وَقتَس پٮ۪ٹھ بیٚیہِ چھُ بَچہٕ سُنٛد خیال یِوان تھاونہٕ أسۍ تٔمِس چھِنہٕ زیادٕ تٔمِس چھِ سُہ سُہ چھِ تھوڑا تھورنہٕ پھرنہٕ نٮ۪بَر کُنَتھ چھِس تھوڑا چکر آسان دیُن راوُنٛڈ صاف آبہٕ ہوا چَنہٕ خٲطرٕ یُس ہوا چھُ نٮ۪برِم تَمیُک تہِ چھِس رُخ کرناوان مٔنٛزۍ کہِ نٮ۪بَر کُن چھِ چھِن نِوان زیادٕ چھِنہٕ دُبہٕ تھاوان کیٚنہہ تٔمۍ سُنٛد خیال چھُ یِوان تھاونہٕ أمۍ طریٖقہٕ کہِ سُہ گژھِ نہٕ دُبہٕ روزُن کیٚنہہ یۄس تٔمِس تال چھِ آسان تَمیُک چھُس خیال تھاوان تَتھ گژھِ نہٕ ٹھوٚکُر لَگُن کیٚنہہ تِکیٛازِ سُہ چھُ آسان واریاہ زیادٕ عٲویُل سُہ چھُ آسان عٲویُل تہٕ یِموٕے طریٖقہٕ منٛز چھِ أسۍ لۄکٹِس بَچہِ سُنٛد خیال تھاوان ماجہٕ ہُنٛد دۄد چھِس دِوان پتہٕ ییٚلہِ تھوڑا بہت بوٚڈ پہم گوٚو پَتہٕ چھِ تٔمۍ سٕنٛدۍ نیوٗٹِرٛشَن ڈایٹُک یِوان خیال تھاونہٕ تٔمِس چھِ یِوان دۄدَس سۭتۍ بِسکیٖٹ دِنہٕ بدل بدل چیٖز تہِ چھِ یِوان دِنہٕ بارَنویٖٹا چھِ یِوان دِنہٕ تاکہِ تٔمۍ سٕنٛز أڈجہِ روزَن مضبوٗط یِہوٚے یِموٕے طریٖقو منٛز چھِ أسۍ لۄکٹِس بَچہٕ سُنٛد خیال تھاوان